کٔشیٖرِ منٛز چھ پُلٹِکل لیٖڈر سِلٮ۪کٹہٕ یِوان کرنہٕ أکِس قونوٗ أکِس قویوٗنس تحت یتھ ناو چُھ رِپرزنٹیشن آف پیٖپٕلز پیٖپٕلز ایٚکٹ اَتھ ایٚکٹس تحت چُھ یہِ وننہٕ یِوان کہ گۄڈٕنٮ۪تھ ہسا کٔرو سأرٕے کٔشیٖر تقسیٖم واریاہن کانسچُونسِین منٛز پتہٕ چُھ یِوان پرٛتھ کُنہِ کانسٹِچُونسی منٛز اکھ اکھ نفر اکھ اکھ کینڑِڈیٹ یا ونہٕ ہوس پُلٹِکل لیٖڈر سِلٮ۪کٹہٕ کرنہٕ یا اِلٮ۪کٹہٕ کرنہٕ

یِمہٕ اِلٮ۪کشن چھ گژھان أکِس پانٛژِ وٕہٕرۍ پانٛژِ وٕہٕرۍ باد چھ گژھان الٮ۪کشن یِمن الیکشنن ہُنٛد اعلان بیٚیہِ چھ یِمن ہنٛز حکمت عملی انان الٮ۪کشن کٔمیشن اِلٮ۪کشن کٔمِشن آف انڈیا یتھ منٛز أمِس الٮ۪کشن کٔمیِشن آف انڈیا ہس مدد چُھ کران گورمِیٚنٹٕکۍ افسر تہِ تہٕ کران چھ یِمہٕ الٮ۪کشن پانٛژِ وٕہٕرۍ باد الٮ۪کشنن منٛز چھ گۄڈٕنٮ۪تھ پُلٹِکل پارٹی پُلٹِکل پارٹی رجِسٹریشن کرناوان یِمن منٛز پتہٕ امہِ پتہٕ یِم پنٕنۍ کینڑڈیٹن ہٕنٛدۍ ناو لِسٹس منٛز چھ اَنان تہٕ کُس کُس لس کُس کُس کینڑِڈیٹ کرناوہون أسۍ کنٹٮ۪سٹہٕ الٮ۪کشن کشمیٖرس منٛز پتہٕ چھِ یِم تَس چھ یِمہٕ فیلڑ کران کانسچُونسی منٛز پُلٹِکل پارٹی اکھ اکھ کینڑڈیٹ یُس لڑان چُھ الٮ۪کشن پرٮ۪تھ کُنہِ کا پرٛٮ۪تھ کُنہِ کا أکِس أکِس کانسٹِچُونسی منٛز پتہٕ چھ تٔمہِ پتہٕ ووٹِنگ گژھان ییٚمیُک ڈیٹ چُھ الٮ۪کشن کٔمِشن آف انڈیا پانہٕ کڑان تہٕ تٔمہِ پتہٕ چُھ ماڈل کوڈ آف کنڈکٹہٕ یِوان نوٹِفاے کرنہٕ یتھ منٛز یتھ ماڈل کوڈ آف کنڈکٹٕچ اوبیٖڈینس چھ پیٚوان کرٕنۍ یِمن پُلٹِکل پارٹین تہٕ بیٚیہِ یِمن کینڑڈیٹن تٔمہِ چھ یِمہٕ کران اِلٮ۪کٹ یِم کینڑڈیٹ پنٕنۍ الٮ۪کشن کمپینِگ پنٕنۍ الٮ۪کشن کمپینِگ منٛز چھ لُکن ماٹِویٹ کن لُکن پننیو اجنڈیو سۭتۍ پننیو پالسِیو سۭتۍ ییٚمہِ سۭتۍ زن یِم الٮ۪کشن پنٕنۍ زینہٕ ہان تہٕ گورمیٚنٹ بنایہن تٔمہِ پتہٕ چھ ووٹِنگ گژھان ووٹِنگ پتہٕ چُھ یہِ ییٚمِس سارِوٕے منٛز زیٛادٕ میجارٹی ووٹ چھ یِوان أکِس کانسٹِچُونسی منٛز چُھ سُے اِلٮ۪ک سُے اِلٮ۪کٹہٕ یِوان کرنہٕ بنان چُھ سُہ پتہٕ پُلٹِکل پُلٹِکل لیٖڈر پتہٕ یِمہٕ پُلٹِکل لیٖڈر پارٹین منٛز وُچھان کٔمِس پارٹی آیہِ سارِوٕے منٛز زیادٕ ووٹ تِمے سۄے پُلٹِکل پارٹی چھ پتہٕ ییٚمِس میجارٹی زینان چھ سۄے چھ گورمیٚنٹ بناوان تہٕ بنان چھ تہنٛزٕے گورمیٚنٹ